آ مےٚ چھِ أکِس ساینَس پرٛوجَیکٹَس پٮ۪ٹھ کٔرمٕژ سکوٗس مَنٛز کٲم مےٚ دِتُکھ اَکہِ دۄہ ساینَس پرٛوجَیکٹ اَکھ دوٚپُکھ ژٕ بَناو فین مےٚ کٔر تَتھ واریاہ کوٗشِش گَرِ مےٚ لٲگۍ تَتھ تارٕ لاجَم یا باقٕے یِم چیٖز لٲگیِم تہٕ مےٚ بَنوو سُہ پرٛوجَیکٹہٕ بہٕ ٲسٕس واریاہ کوٗشِش کَران زِ بہٕ کِتھٕ پٲٹھۍ بَناو یہِ پروجَیکٹہٕ یُس مےٚ سکوٗلَس منٛز دِتُکھ مطلب مےٚ گژھِ ہے یہِ فین چَلُن مےٚ کیٛاہ کوٚر مےٚ اَنہِ گۄڈٕ تارٕ تِم جوڑٮ۪م پَتہٕ أنٮ۪م سیلہٕ زٕ تِم کَرمَس کَنٮ۪کٹہٕ رَژھِ رَژھِ ہیٚژ مےٚ باقیَن تہِ ہیلٕپ تِمَن دوٚپ مےٚ مےٚ ہٲوِو یہِ مےٚ پَتہٕ گَرِکِۍ ٲس تِمو کٔر مےٚ کوٗشِش زِ بیٹری کِتھٕ پٲٹھۍ چھِ مطلب تھاوٕنۍ اَتھ تہٕ پَتہٕ کِتھٕ پَتہٕ جوٗڑۍ مےٚ تِم تار وارٕ تَتھ بیٹری سۭتٮ۪ن تِمَن سیلَن سۭتٮ۪ن ییٚلہِ تِمَن پَتہٕ ٹَچ ٲسٕس بہٕ دِوان سُہ چَلاوٕے نہٕ گۄڈٕنٮ۪تھ پَتہٕ کٔر مےٚ نَیہِ سَرَن کوٗشِش ہیٚژ مےٚ پنٕنٮ۪ن گَرِکٮ۪ن گایڈنٮ۪س زِ بہٕ کِتھٕ پٲٹھۍ بَناو یہِ پرٛوجَیکٹہٕ ییٚمہِ سۭتۍ مےٚ یہِ فین چَلہِ پَتہٕ کٔرۍ مےٚ تِمو واریاہ گایِڈ زِ ژٕ کِتھٕ پٲٹھۍ کرکھ ژےٚ کِتھٕ پٲٹھۍ چھِ کَتَتھ چھِ تھاونہِ سیٚلہٕ کَتیتھ چھےٚ ژےٚ تھاونہٕ تارٕ وارٕ پَتہٕ کوٚر مےٚ بَرابر تی تہٕ ٲخر گوٚو سُہ مےٚ پَتہٕ سُہ سُہ بَنیٛاو مےٚ سُہ پرٛوجَیکٹہٕ پَتہٕ تَمہِ پَتہٕ دِتُکھ مےٚ بیٛاکھ پرٛوجَیکٹہٕ کالجَس منٛز مےٚ اوس ہاوٕنۍ ڈِفارٮسٹریشَن مےٚ أنۍ گَرِ پَتہٕ رَب وَب تہٕ تھٲوم أکِس یتھ ٹیبلَس پٮ۪ٹھ یورٕ لٲگۍ مَس کُلۍ تِم کُلۍ ییٚلہِ مےٚ تَتھ پٮ۪ٹھ تھٲے پَتہٕ تھٲے مےٚ یِم لَنٛجہِ وَنجہِ تھایہِ مےٚ تَتھ تہٕ پَتہٕ تھایے مےٚ تِم تَتھ ژٔٹِتھ ییٚلہِ مےٚ پَتہٕ تِم تَتھ ژٔٹِتھ تھایہِ پَتہٕ لَگومَس بورڈ برٛونٛہہ کَنہِ ڈِفارٮسٹریشَن پَتہٕ لَگٲیمَس ڈِفارٮسٹریشنہٕ سۭتۍ کیٛاہ چھِ گژھان تِم کُلۍ ٲسۍ تَتھ ہوٚکھ مٕتۍ بیٚیہِ ہومَس اَمہِ سۭتۍ چھِ گژھان ڈیٚزرٲٹفِکیشَن کِتھٕ پٲٹھۍ چھِ أمۍ ڈِفاریسٹیشنہٕ سۭتۍ گَژھان یِم چھِ تِم زٕ پرٛوجَیکٹہٕ یِم مےٚ اَکھ چھُ مےٚ کوٚرمُت پَنٕنِس سکوٗلَس منٛز بیٛاکھ چھُ مےٚ کوٚرمُت پنٕنِس کالجس منٛز سکوٗلَس منٛز یُس مےٚ سایِنَس پرٛوجیکٹ کوٚر سُہ کوٚر مےٚ یِہَے مےٚ بناو فین کالجَس منٛز کیٛاہ کوٚر مےٚ یہِ پرٛوجیکٹ کالَجس منٛزَ بنوو مےٚ یِہَے پرٛوجَیکٹ دِتُکھ مےٚ تَتہِ ڈِفارسٹریشَن مےٚ ٲسۍ ہاوٕنۍ زِ ڈِفارسٹریشَن کیٛاہ گوٚو تہٕ یہِ کِتھٕ پٲٹھۍ اَتھ کیٛاہ چھُ آسان اَثَر مےٚ تھوٚو پَتہٕ یِہَے گَرے بَنوو مےٚ یہِ پرٛوجَیکٹہٕ تہٕ پَتہٕ لیٚکھۍمَس زِ اَمِکۍ مُضِر اَثرات کیٛاہ چھِ آسان